اَسلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ گَرِ چھِوا سٲری ٹھیٖک بہٕ حظ چھَس تٔمِس عبدل احد چھُنا ییٚتہِ باب گُن روزان بہٕ حظ چھَس تِمَن نۄش تہٕ تُہۍ چھِو حظ یِم وۄستہٕ مُبَشر اَسہِ حظ اوس یِم دارِ دَروازٕ گَرِ کَرٕنۍ گَرٕنۍ اہن حظ اَسہِ حظ مےٚ حظ ژھونٛٛڈ سُہ واریاہ کالٕکۍ پٮ۪ٹھ اوس اَسہِ ژھانٛڈان کانٛہہ اَصٕل پَہَم وۄستہٕ اوس وۄنۍ حظ دیُت مےٚ اَتہِ چھُنہٕ حظ روزان سُہ عابِد ییٚتہِ ییٚتہِ تِمَن اَسہِ ہَمساے تٔمی حظ دیُتنو مےٚ تُہُنٛد نمبر آ سُہ چھِ ییٚمِس شَم صٲبُن نیٚچوٗ یِم اَنِمٕل ہزبنٛڈرٛی منٛز کٲم ٲسۍ کَران پَرزٕنونا سُہ حظ چھِ أتی نَزدیٖکی اَسہِ روزان ہَمساے چھُ تہٕ تۄہہِ أسۍ تُہۍ چھِ ٲسۍمٕتۍ تِمَن کَر تام کامہِ تِموٕے دوٚپ ہم دوٚپُکھ یہِ ہَسا چھُ اَتہِ چھُ اہن حظ اہن حظ تِموٕے دیُت ہم نَمبر دوٚپُکھ یہِ چھُ واریاہ اَصٕل کٲم کَران صاف کٲم چھے أمۍ سٕنٛز تہٕ أمۍ سُنٛدٕے نمبر نِیِو تُہۍ تہٕ تُہۍ کٔرِو أمۍسٕے فون تہٕ وۄنۍ حظ اوس نہٕ مےٚ گَرِ خانٛدار کِہیٖنۍ تِم حظ چھِ پُلِیٖسَس منٛز کٲم کَران تِم ٲسۍ گٔمٕتۍ وۄنۍ ڈیوٗٹی تہٕ وۄنۍ دوٚپ تِمو دوٚپکھ مےٚ چھُنہٕ موقعے ییٚتہِ فون کَرنَس تہٕ ژٕ کَرٕ تٔمِس پانَے فون مےٚ حظ دوٚپ بہٕ کرو وٕ تۄہہِ پانَے کَتھ اَسہِ حظ ٲس یِتھٕے گَرِ دارِ دروزٕ کَرٕنۍ اَسہِ حٲظ ٲس مَجبوٗری واریاہ زیادٕ مَگر اَسہِ حظ چھِ مَجبوٗری تویتہِ کٔرِو تُہۍ منٛزَے کینٛہہ اورٕ یور کٔرِو کینٛہہ ٹایمہ نہ اَکھ چیٖز چھِنہٕ حظ اتھ لٔکٕر چھِ اَسہِ أنِتھ لٔکٕر چھِ اَسہِ أنِتھ وۄنۍ دِیو نہٕ تُہۍ نَظر وۄنۍ ییٚلہِ تُہۍ یِیِو میجَرمٮ۪نٛٹ کَرنہِ اَتھ تُہۍ دِیِو نا اَتھ نَظر کہِ کوٗتاہ کیٛاہ لَگہِ اَسہِ کوٗتاہ کیٛاہ چھُ اَنُن بیٚیہِ اَتھ سۭتۍ تُہۍ کَر یِیِو تُہۍ ؤنِو گوٕڈ تُہۍ کَر یِیِو نہ مگر منٛزٕے منٛزٕے کٔڑِو کینٛہہ ٹایمہ کیٛازِ مَجبوٗری چھِ واریاہ اَسہِ ٲس گَرِ لۄکُٹ مۄکُٹ فَنگشَن اَکھ تَوَے موٗجوٗبَن چھِ مَجبوٗری فنٛگشَن چھِ وٕنۍ چھِ تَتھ مٲنِو تُہۍ رٮ۪تھ چھُس مگر اَتھ لٔگۍ نہ حظ ٹایم تۄہہِ بَناونَس پَتہٕ چھُو اَتھ رَنٛگ تہِ کَرُن یہِ اَتھ چھُ نہ حظ ٹایم لَگان ییٚلہِ تُہۍ بَنٲیِو پَتہٕ لٲگِو میٚٹیٖریَل تہِ گَژھِ یورٕ بہ بَنُن اَسہِ یِم چیٖز چھِ اَتھ اَنٕنۍ کِلۍ چھِ اَنٕنۍ باقٕے چیٖز چھِ اَنٕنۍ یا پَتہٕ شیٖش چھِ لاگن اَتھ چھِنہٕ حظ ٹایِم لَگان واریاہ اہن حظ زٕ پۄہَر چھِ یہِ چھُو تۄہہِ ٹایم

اچھا اہن حظ

اچھا تمہِ دۄہ یِیُو تُہۍ میٚجَرمینٛٹ کَرنہِ اَتھ اچھا اچھا اچھا اچھا اچھا اچھا

اچھا اچھا اَتھ میجَرمیٚنٛٹ مَگر ییٖزیو ضروٗری اَسہِ چھےٚ مَجبوٗری یتھ اچھا اچھ ٹھیٖک بیٚیہِ چھِوا تۄہہِ گرِ سٲری ٹھیٖک اچھا چلو ٹھیٖک چھُ